اگر أسۍ وٕچھو زِ یُس تہِ آز آن لایِن پیمٮ۪نٛٹ چھِ چاہے گوٗگٕل پے فون پے چھُ یا پے ٹی ایم چھِ یا کیٛاہ چھِ اَتھ وَنان یا أسۍ وٕچھو سون یَتھ جے کے بنٛکَس یُس پَنٕنۍ ایپ چھےٚ ایم پے اگر أسۍ یِم وٕچھو یِم آن لایَن پیمٮ۪نٛٹ آن لایَن ٹرٛانزیکشَن کِتھ پٲٹھۍ کَران چھِ أسۍ اکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ ہَتھ کِلوٗ میٖٹر زٕ ہَتھ کِلوٗ میٖٹر ساس کِلوٗ میٖٹر دوٗر أسۍ چھِ ہٮ۪کان آرام سان تٔمِس پیمٮ۪نٛٹ کٔرِتھ البتہ اَتھ منٛز چھَس وٕچھُن سِکیر کُس ایپ چھےٚ اَتھ منٛز چھےٚ سِکیر گوٗگٕل پے فون پے زیادٕ کِن ایم پے کِن یہِ چھِ پے ٹی اٮ۪م چھِ اگر أسۍ وٕچھو اَتھ منٛز اگر أسۍ وٕچھو ساروی کھۄتہٕ یُس مےٚ یوٗز کٔرۍ آز تام مےٚ گٔے کَم سے کَم ژور ؤری پیٚٹھی لگ بگ ژور ؤری آسہٕ مےٚ گٔمٕتۍ یوٗز کران ییٚتہِ ساڑ ترٛےٚ ؤری یِون لگ بگ گوٗگٕل پے مےٚ یوتاہ آز تام وُچھ گوٗگٕل پے یوٗتاہ سکیر چھُ یوٗتاہ چھِنہٕ بیٚیہِ کٕہٕنۍ یا اَمِکۍ بیٚنِفِٹٕس کۭتیٛاہ اَتھ کۭتیٛاہ فٲیدٕ چھِ اَتھ کِتھ کِتھ پٲٹھۍ کٕمہٕ مطلب فَنٛگشَنٕز چھِ اَتھ گوٗگٕل پے یَس یا اَتھ کَم اَتہِ یہِ کِتھ پٲٹھۍ چھِ مطلب اَپڈیٹ کِتھ پٲٹھۍ چھِ اَتھ نوٚو نوٚو یِوان اَتھ کَم کَم نٔے نٔے خصیٖصیت چھِ یِوان یُتھٕے أسۍ اَپڈیٹ چھِ کَران موبایلَس منٛز اَتھ چھِ نٔے نٔے فَنٛگشَنٕز یِوان چھِ اَتھ ییٚمہِ سۭتۍ اَسہِ آ آسان چھِ یِوان مطلب ٹرٛانزیکشَن کَرنَس یا یہِ چھِ اَسہِ اورَے ہَوان کِتھ پٲٹھۍ کیٛاہ کٔرِو نوٚو نوٚو ٹرٛانزیکشَن کِتھ پٲٹھۍ آیہِ یہِ چھِ اَسہِ واریاہ مَدَت کَران یِم ٹرٛانزیکشَنٕز اورٕ یو اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ أکِس پٔرسَنَس پٮ۪ٹھ بیٚکِس أکِس اِنسان پٮ۪ٹھ بیٚکِس اِنسانَس تام پیمٮ۪نٛٹ کَرنَس منٛز واریاہ مَدَت کَران تہٕ ساروی کھۄتہٕ باسیو مےٚ سُکیر چھےٚ یِہوٚے گوٗگٕل پے بیٚیہِ باسے مےٚ یِم فٲیدٕ منٛد واریاہ فٲیدٕ مَنٛد یا بیٚیہِ باسے مےٚ واریاہ سَہَل تہِ چَلاوُن کیٛازکہِ اَتھ چھُنہٕ نہ چھِ زیادٕ تیوٗتاہ سکھٕے نہ زیادٕ کینٛہہ بیٚیہِ بیٚیہِ باسیو مےٚ اَتھ اَتھ گوٗگٕل پے یَس منٛز یُس یہِ گوٗگٕل پے اَتھ چھِ اورَے وَنان اَگَر مِثال کُنہِ ساتہٕ آسو کالہِ یہِ چھِ اورَے وَنان سِکریٖن شاٹ مسا ہَککھ ژٕ تُلِتھ کالہِ پٮ۪ٹھ ہَسا چھُ ہُہ یہِ چھِ اورَے دِوان آرڈَرَس ملب کیٛاہ پَتہ بیٛاکھ مہ ہیٚکہِ یہِ چھُ اورَے اَسہِ وَنان اَپڈیٹ دِوان ژٕ ہَسا چھُکھ کالہِ پٮ۪ٹھ ژٕ نَسا یہِ ہَسا بیٛاکھ سِکریٖن شاٹ تُلکھ یا بَدَل کینٛہہ ٹرٛانزیکشَن اَگَر أسۍ کَران چھِ کٲنٛسہِ جوٗرِنٛگ دَ کال یا دوران کالہِ دوران اَسہِ چھِ أتی وَنان یہِ أکۍ کالہِ دوران کال ہَسا چھِ چَلان ژٕ ہَسا چھُکھ ٹرٛانزیکشَن کَران گۄڈٕ کَر سۄ گۄڈٕ کٔر سۄ کال کَٹ اَمہِ پَتہٕ کَر ٹرٛانزیکشَن کیٛازِکہِ یہِ تہِ چھِ اَتھ وۄنۍ یُس ساروی کھۄتہٕ ڈِجٹَل ایپ منٛز فٲیدٕ یُس سُکیر یُس چھِ سۄ چھِ گوٗگٕل پے یی آ ساروی کھۄتہٕ فٲیدٕ منٛد باسے مےٚ یِہوٚے بیٚیہِ باسیو مےٚ یہِ چھُ سُکیر واریاہ اَصٕل اَتھ چھُنہٕ اَمیُک مےٚ باسیو نہٕ آز تام کٲنٛسہِ نِش بوٗز مےٚ یہِ ہَسا گٔے ہیک یہِ ہَسا گوٚو ہو یہِ ہَسا گوٚو یِتھ پٲٹھۍ مےٚ بوٗز نہٕ آز تام کٲنٛسی نِش